بہٕ چھَس یَژھان کہِ گورمٮ۪نٛٹہٕ گَژھِ زیادٕ کھۄتہٕ زیادٕ فَنٛڈٕس دِنۍ کھیل کوٗد مَطلَب سَپورٹسَس رِلیٹِڈ تاکہِ یِم تہِ بَچہِ چھُ تِکیٛازِ یہِ چھُ پَتاہ کہِ گِنٛدُن درٛۄکُن چھُ واریاہ زیادٕ ضروٗری تہٕ یُس أزَچ جَنریشَن چھِ یِم چھِ زیادٕ کھۄتہٕ زیادٕ فونَس کُن لٔگۍمٕتۍ یا باقیَن چیٖزَن کُن لٔگۍمٕتۍ تہٕ گِنٛدان درٛۅکان چھِ نہٕ یِم کِہیٖنٛۍ یییٚمہِ کہِ وجہ سۭتۍ یِہُنٛد صحت تہِ چھُ نہٕ ٹھیٖک روزان کِہیٖنٛۍ اَمہِ موٗجوٗب چھِ یِہٕنٛز واریاہ زیادٕ ضروٗری تہٕ تَوے گژھِ گورمٮ۪نٹہٕ زیادٕ کھۄتہٕ زیادٕ فَنٛڈٕز دِنۍ تاکہِ سَپورٹس ہیٚکو أسۍ پرٛموٹ کٔرِتھ برٛونٛٹھ کُن تہٕ اگر مےٚ تام آسہِ ہے کیٚنٛہہ تہٕ بہٕ تہِ کَرٕہا واریاہ زیادٕ سِکیٖم اَتھ خٲطٕر کہِ لۅکٹہِ پٮ۪ٹھٕے گَژھِ ہے آسُن بَچَن اگر تِم سکوٗلَس منٛز پَرنہٕ خٲطرٕ چھِ گژھان تہٕ کیٚنٛہہ ٹایِم اوٚڑ گَنٹہٕ یا گَنٹہٕ کھَنٛڈ گَژھِ ہے تِمَن آسُن سَپورٹٕس گِنٛدنہٕ خٲطرٕ واریاہ واریاہ ڈِفرَنٛٹ ڈِفرَنٛٹہٕ گیم تاکہِ تِم گِنٛدٕہان ڈِفرَنٛٹ ڈِفرَنٹہٕ گیم تہٕ واریاہَن برٛونٛٹھ کُن پَتہٕ ییٚلہِ تُہُنٛد مطلب فیٛوٗچَرَس منٛز ہیٚکہٕ ہان تِم تِمنٕے گیمَن منٛز برٛونٛٹھ لایِک کِرکَٹ چھُ یا باقٕے یِم کیٚنٛہہ تہِ چھُ تِمَن منٛز پٔکِتھ برٛونٛٹھ برٛونٛٹھ کُن تِکیٛازِ اَسہِ چھِ وُچھۍمٕتۍ آلریڈی کۭتیاہ بٔڈۍ بٔڈۍ یِم چھُ پُلیر چھُ یِم گِنٛدان چھُ یِم چیٖز تہٕ تِمَن ہُنٛد فیٛوٗچَر کوٗتاہ سیٚکیٚور چھُ وُنکٮ۪نَس برٛونٛٹھ تِم کۭتیاہ برٛونٛٹھ چھِ پٔکۍ مٕتۍ وُنکٮ۪نَس تہٕ پَرنُے ییٚتہِ چھُ نہٕ ضروٗری کیٚنٛہہ پَرنہٕ سۭتۍ سۭتۍ چھِ گَژھِ اَسہِ آسُن سَپورٹٕس تہِ چھُ سانہِ زِنٛدگی منٛز واریاہ اِمپاٹَنٕس تھاوان